بہٕ چھُس اٮ۪ن انیمل ہسبینڈری کٲم کَران بہٕ چھُس تاران سری نگرٕ پٮ۪ٹھ تِیٖر لگ بگ زٕ ترٛےٚ ہَتھ لۄکٕٹۍ لۄکٕٹۍ تِیٖر پَتہٕ چھُس بہٕ تِم شیٖپ فارمَس منٛز بَران تَتہِ چھُس بہٕ تِم رَچھان وَچھان بیٚیہِ چھُس بہٕ ہٮ۪اون مٔلۍ تتہِ یِم لۄکٕٹۍ لۄکٕٹۍ پَتہٕ چھُس بہٕ رَچھان یِم واریاہَس ٹایمَس واریاہ یِمن چھِ لگان واریاہ محنت یِمن چھُ پیوان گاسہٕ واسہٕ کھٮ۪اناوٕنۍ رَچھٕنۍ پیوان پَتہٕ چھُس بہٕ کران کٲم یِمن منٛز چھِ واریاہ واریاہ تِیٖر آسان اکھ چھ آسان شاہ کِٹھ بیٛاکھ چھ آسان گینِل کَٹھ چُھ آسن لزِ زِیُٹھ کَٹھ چھُ آسان تِم چھِ واریاہ واریاہ بٔڑۍ بٔڑۍ کَٹھ گژھان بیٚیہِ چھُ اکھ چیٖز یِمن یِم چھِ بیٚیہِ بیٚیہِ چھ مےٚ زیوٗنمُت ؤنیُک تانۍ لگ بگ یِمن کَٹن بہٕ چھُس کٕنان یِم کَٹھ اسہِ کٕنۍ یَوٕے لگ بگ دہ ترٕٛہ کٹھ کٕنۍ مےٚ یِوٕے مےٚ زیوٗن لگ بگ پانٛژھ شیٚے لَچھ رۄپیہِ زیٖنۍ مےٚ تِمن کَٹن بیٚیہِ چھُ اکھ چیٖز یِمن چھُ پیوان واریاہ محنت کَرٕنۍ یِمن کَٹن رَچھنس منٛز یِمن چھِ واریاہ کٔہر کران یِم چھِ رَچھان رَچھان واریاہ کٔہر کران